یِم حظ یِم اٮ۪چ ڈی پِکچَر چھِ آسان پِکچَر چھِ آسان فوٹوٗ چھِ آسان بہٕ ہسا چھُس تِم پسنٛد کران کیٛازِکہِ یُس یہِ ڈی اٮ۪س اٮ۪ل آر کیمرا چھِ آسان یا اٮ۪چ ڈی اٮ۪س ایل آر کیمرا یِم کیمرا ہسا چھِ واریاہ مطلب ہاے ڈِفنِچ اٮ۪چ ڈی فوٹو تُلان یُس ہسا یہِ اٮ۪چ ڈی فوٹو چھِ آسان اَتھ ہسا چھِ بِلکُل صاف یِوان اَتھِ پِکچَر چھِ آسان یہِ اَتھ یِوان بِلکُل صاف اَتھِ مطلب شَکٕل چھِ یِوان واریاہ صاف اَتھِ کیٚنہہ کٲنٛسہِ جانوَرَس تُلو یا کُنہِ سیٖنری تُلو جَنٛگلَس آسہِ یا کیٚنہہ بیٚیہِ کیٚنہہ آسہِ تالاب آسہِ گاڈٕ آسہِ تِمَن تُلو فوٹو یہِ چھِ یِوان بِلکُل صاف اَتھِ کیٛازِ کہِ یُس یہِ اٮ۪چ ڈی چھِ آسان ہاے چھِ آسان اٮ۪ف اٮ۪چ ڈی اٮ۪چ ڈی ییٚمہِ سۭتۍ چھِ یِم پِکسَل چھِ آسان تِم چھِنہٕ پھَٹان کیٚنہہ اَمہِ سۭتۍ چھِ یِوان اَسہِ بِلکُل یہِ کالٹی اَتھِ واریاہ زیادٕ اَتھِ تَوَے بَس مان ژٕ پسنٛد کران اَوَے اٮ۪چ ڈی ڈی اٮ۪س اٮ۪ل آر کیمرا یُس پِکچَر بِلکُل کٕلیر تُلہِ